آ بہٕ ہیٚکہِ ؤنِتھ پانٛژَن سٹیٹَن ہُنٛد ناو یِم اِنڈیاہَس مَنٛز چھِ تَتھ مَنٛز چھِ یِوان آنٛدرا پردیش آسام بِہار گُجرات ہریانہ یِم ہَسا چھِ پانٛژھ سٹیٹس تۄہہِ وونو پانٛژنٕے ہُنٛد بہٕ ہیٚکہٕ واریَہَن ہُنٛد تہٕ ویٚنِتھ